جِناب مےٚ حظ اَنے سیمسنٛگُک فِرٛج اَسہِ حظ اوس کیٚنٛہہ آسان آیٹَم یِم خراب گژھان مطلب یہِ دۄد اوس حظ آسان سیُن اوس آسان ترٛیش ہسا چھِ گَرم آسٕنۍ سۄ چھِ تَمۍ سۭتۍ اَ تَتھ منٛز اَصٕل ٹھنٛڈ وَنٛڈ روزان یا آیِس کرٛیٖم چھِ آسان اَسہِ بَناوُن أسۍ حظ ٲسۍ سیُن ویُن رَنان تَتھ نَہ حظ اوس صُبحَن ٲسۍ رَنان اَکھ بَجے تام اوس نہٕ تَتھ نیران کِہیٖنۍ تہِ نہٕ تہٕ تَتھ منٛز ہسا چھُ وۄنۍ جاے سیُن اَتھ چھُ نیران اَصُل ٹایِم اَتھ منٛز اَگر أسۍ ترٛیٚیہِ دۄہہِ تہِ ہٮ۪کو سُہ کھٮ۪تھ أسۍ کِہیٖنۍ تہِ پَرواے چھُنہٕ یا دۄد ہسا ٲسۍ آسان سُہ اوس نہٕ ہٮ۪کان روٗزِتھ کِہیٖنۍ تہِ آیِس کرٛیٖم حظ چھِ أسۍ بَناوان اَصٕل پٲٹھۍ یہِ آیٹَم ہسا چھُ وارٕ اَصٕل